پانٛژَن اِنٹَرنیشنَل سِٹیَن ہُنٛد ناو چھِ اکھ ہسا گوٚو کابُل بیٚیہِ ہَسا گوٚو تہران بیٚیہِ ہسا گوٚو بَغداد بیٚیہِ ہسا گوٚو فلسطیٖن غزہ غزہ ہسا گوٚو بیٚیہِ بیٚیہِ ہسا گوٚو بیٛاکھ گوٚو کَراچی بیٚیہِ ہَسا گوٚو کولَمبو بیٚیہِ ہسا گوٚو اِنڈیٖز ویٚسٹ اِنڈیٖز یِم ہَسا گٔے پانٛژَن اِنٹَرنیشنَل سٹیٹَن ہُنٛد ناو